یِم اَسہِ یِم مزہبی عید چھےٚ مزہبی عیدَو منٛز چھِ اَسہِ سٲنِس یَتھ چھےٚ واریاہ چھِ اَسہِ مزہبی عیدٕ وٕ زیادٕ پہمتھ چھِ أسۍ اَکھ عیٖدُالفطر یَتھ وَنان چھِ یُس کٲشِر رٮ۪تہٕ ماہِ رمضان پَتہٕ چھِ یِوان کرنہٕ تٔمۍ پتہٕ ماہِ رمضان پتہٕ شوالُک رٮ۪تھ چھِ اژان تٔمیُک گۄڈٕنیک دۄہ چھِ یِوان عیٖدُالفطر عیٖدُالفطر چھِ اَسہِ اَکھ مزہبی عیٖد یُس أسۍ واریاہ اَصٕل پٲٹھۍ چھِ مناوان سِنۍ چھِ اَنان أمۍ سۭتۍ نٕے نٕے پَلَو چھِ أسۍ لاگان تہٕ بیٚیہِ چھِ عِد نماز پران خاص کر تہٕ بیٚیہِ چھِ اس منٛز عید فطر جما کران عیٖدُالفطر چھِ أسۍ پٮ۪وان گَرِکیٚن سٲلِمَن بانژَن عیٖدُالفطر کَڑُن یوٗتاہ آسہِ بٲژَس واتان تیوٗتاہ چھُ سُہ کڑان تہٕ أمۍ پتہٕ یُس یہِ فِطر یُس یہِ سَمان چھِ یہِ پونٛسہٕ یا کیٚنہہ توٚمُل دی پَنٛنِس یَتھ منٛز تہٕ پَتہٕ چھِ أسۍ أکِس غریٖبَس یہِ دِوان ییٚمِس نہٕ یٔمِس غریٖبَس نہٕ کانٛہہ سُہارٕے چھِ آسان ییٚمِس غریٖبی چھِ آسان واریاہ تٔمِس چھِ أسۍ یہِ پَتہٕ عیدٕ فِطر یُسعیٖدِ ہُنٛد فِطر چھِ آسان یہِ چھِ أسۍ تٔمسٕے دِوان تَوٕے چھِ اَتھ عیٖدُالفطر یِوان وَنٛنہٕ یُس ماہِ رمضان کہ رٮ۪تہٕ پَتہٕ چھےٚ شوال کہ گۄڈٕنِکی دۄہ یِوان مناونہٕ یہِ عیٖدُالفطر یہِ چھِ اَکھ مزہبی عید اَسہِ تہٕ أمۍ پَتہٕ اَتھ چھِ وَنان لَکٕٹۍ عیٖد أمۍ پَتہٕ چھِ بیاکھ عیٖد یَتھ وَنان چھِ قربان عیٖد یُس اَسہِ یہِ اَکھ عیٖد چھےٚ فیٚشٹٕوَل یَتھ وَنان چھِ عید چھےٚ سۄ چھِ اَسہِ آسان قربان عیٖد سۄ قربان عیٖد چھِ اَسہِ آسان یَتھ وَنان چھِ بٔڑ عیٖد تہِ چھِ وَنان تَتھ قربان عیٖد تَتھ منٛز تہِ چھِ واریاہ فِزٕ سۄتہِ چھےٚ سٲنۍ اَکھ مزہبی عیٖد اَکھ فضیٖلت چھِ تَتھ تہِ واریاہ یَتھ منٛز أسۍ قربان چھِ کران کانٛہہ جاناوَار حلال جاناوَار چھِ تَتھ منٛز یِوان خُداے سٔنٛز وَتہِ منٛز قربان کرٕنہٕ سُہ چھِ کران تَتھ وَنان چھِ بٔڑ عیٖد ییٚمہِ ساتہٕ تَتھ قربان عیٖد تہِ چھِ تَتھ وَنان تہٕ بٔڑ عیٖد تہِ چھِ تَتھ وَنان تَتھ عیٖدِ یِمہٕ سانہِ مزہبی عیٖد چھےٚ عیٖدُالفطر تہٕ عیٖدِقربان عیٖدِ قربانَس منٛز چھِ أسۍ کران کٲم بٔڑ عیٖد چھِ تَتھ وَنان تٔمۍ دۄہ چھِ أسۍ قربان کران حلال جاناوار کَرٕون أسۍ قربان پَتہٕ چھِ سُہ أسۍ بٲگٕراوان پَنٛنیٚن ہمسایَن رِشتہٕ دارَن چھِ أسۍ بٲگٕراوان خاص کر چھُ آسان سُہ غریٖبَن تہِ بٲگٕراوُن غریٖبَن منٛز بٲگٕراوُن یِمَن غریٖب بِچٲرۍ نہٕ ماز پاو چھِ ہٮ۪کان أنِتھ پَنُن سُہ پَنُن پسنٛدُک اَکھ سیُن چھِنہٕ ہٮ۪کان کھیٚتھ کیٚنہہ تہٕ تٔمۍ کِنۍ چھُ سُہ آسان غریٖبَن تہِ دیُن سُہ عیٖدِقربان سُہ چھِ پَنٛیٚن ہمسایَن رِشتہ دارَن یا غریٖبَن پٮ۪وان بٲگٕراوُن تَتھ چھِ وَنان عیٖدِقربان سۄتہِ چھےٚ سٲنِۍ اَکھ مزہبی اَکھ عیٖد چھِ آسان بیٚیہِ چھےٚ عیٖدِ فطر تہِ عیٖدِ قربان أمۍ پَتہٕ چھِ اَکھ نَوروز تہِ اَکھ عیٖد یُس تہِ اصٕل پٲٹھۍ تہِ چھِ أسۍ مناوان تَتھ منٛز چھِ أسۍ یِم تِم وٕ یِم عِد چھِ اَسہِ یِم چھِ اَسہِ مزہبی عیٖد یِم گۄڈٕپٮ۪ٹھٕے چھِ أسۍ مناوان مناونہٕ یِم وٲتۍ أمۍ پَتہٕ چھِ اَسہِ عیٖدِ نَوروز تہٕ عیٖدِ نَوروز تہِ چھےٚ اَکھ عیٖد یَتھ منٛز أسۍ سۄ چھِنہٕ اَکھ مزہبی عیٖد کیٚنہہ مگر مناونہٕ یِوان چھےٚ اَکھ نَیہِ ؤریہِ سِٹاٹ گژھنہٕ خٲطرٕ چھِ وَنان مزہبی چھنہٕ سۄ عیٖد مگر سۄ چھےٚ اَکھ نوٚو ؤری سِٹاٹ گژھِنہٕ خٲطرٕ چھِ یِوان مناونہٕ سۄ عیٖد یَتھ وَنان چھِ یۄس اَسہِ عیٖدِ نَوروز چھِ وَنان تَتھ تَتھ منٛز کیٛاہ چھِ أسۍ کران تَتھ منٛز چھِ أسۍ ڈوٗنیٚن گِنٛدان سُہ ڈوٗنیٚن گِنٛدُن چھِ اَسہِ پَتہٕ پٮ۪ٹھٕے آمُت نٕے پَلَو لاگان تہٕ پانہٕ وٲنۍ آسان رۄہِہ کران رۄہہِ کران چھِ أسۍ پانہٕ وٲنۍ تَتھ عیٖدِ نَوروزَس پٮ۪ٹھ یِم چھےٚ سانہِ تِمہٕ عیٖدٕ